ٲں بہٕ چھس ٲں یژھان ٲں کیٚنٛہہ چِیٖز ٲں ٲں اَیِٹَم آرڈَر کَرٕنۍ لکاسا ٲں ریٚسٹوریٚنٛٹ ٲں پؠٹھ ٲں ٲں مےٚ کوٚر ٲں بہٕ چھس یژھان آرڈَر کَرُن اَکھ چھس بہٕ یژھان ٲں آرڈَر کَرُن ٲں بِریانِی ٲں چِکَن ٲں بِریانِی ٲں بیٚیہِ چھس بہٕ یژھان آرڈَر کَرُن ٲں چِکَن رول تہٕ ٲں بیٚیہِ پیٖزا چھس بہٕ یژھان آرڈَر کَرُن بیٚیہِ چھس بہٕ یژھان تۄہہِ وَنُن ٲں تۄہہِ کِیٛاہ بیٚیہِ کِیٛاہ ایٚولِیبٕل چھُو تۄہہِ اَتہِ اَیٹَم یِم تہِ بہٕ آرڈَر چھس کران کِیٛازِ کہِ مےٚ چھِ واریاہَن خٲطرٕ کَرُن آرڈَر اَتھ خٲطرٕ گَژِھ مےٚ آسُن ٲں بِریانِی خٲطرٕ گَژِھ مےٚ ایٚکٕسٹرا آسُن مےٚ تھٲیزِیٚو مطلَب کُوک گژھِ مےٚ آسُن اَتھ خٲطرٕ اَلگ ٲں یَتھ خٲطرٕ گَژِھ مےٚ آسُن پیٖزا ہَس خٲطرٕ گَژِھ آسُن یہِ ٲں چِلِی ساس بیٚیہِ گَژِھ مےٚ آسُن اَتھ خٲطرٕ چلِی فٕلیٚکٕس گَژِھ آسُن تہٕ بیٚیہِ چھِ مےٚ اَتھ خٲطرٕ ضرورَت ٲں ٹیٚمِیٚٹو ساس گَژِھ آسُن اَتھ ٲں تہٕ بیٚیہِ گَژِھ آسُن مِمینِیٖز تہِ گَژِھ مےٚ آسُن اَتھ سٟتۍ ٲں بیٚیہِ بٹَر مِلِک تہٕ گَژٕھ مےٚ یِم چِیٖز گَژھن مےٚ اتھ آسٕنۍ اتھ سٟتۍ مےٚ بُوز بیٚیہِ لَکاسا یُس چھِ یہِ چھِ واریاہ زِیادٕ اَصٕل ٲں ٲں ریٚسٹورَنٛٹ چھِ نِوُے یہِ چھِ نوُے نوُے تُرومُت مےٚ کٔرۍ تَوَے یِم چِیٖز امہِ پؠٹھ آرڈَر مےٚ بہٕ چھس مےٚ چھِ یٚیہِ پوٗرٕ اُمِیٖد آ تُہۍ کٔرِو یِم تہِ مےٚ چِیٖز آرڈَر کٔرۍ تُہۍ أنِیو یِم تہٕ بیٚیہِ چھسو بہٕ تۄہہِ وَنان تۄہہِ اَگر بیٚیہِ چھُو کِیٚنٛہہ آ بیٚیہِ اَتہِ اَیٹَمٕز چھُو کِینٛہہ ٲں تہٕ تُہۍ کٔرِو تِم کِیٛاہ چھِ ایٚڈوَٹِیٖز کٔرِو تُہۍ تِم ہایلایِٹ کٔرِو تُہۍ تِم مےٚ چھِ تِیٚلہِ بیٚیہِ اَیٹَم زٕ ترٛےٚ چھِ مےٚ آرڈَر کَرٕنۍ یا تہٕ بیٚیہِ یژھہٕ بہٕ یِیٚلہِ تہِ مےٚ کُنہِ جایہِ آسہِ کِینٛہہ آرڈَر کَرُن بہٕ آسہٕ امے پؠٹھ کران بیٚیہِ چھس بہٕ اَکہِ لَٹہِ آمٕژ توٗر مےٚ وُچھ اَصٕل اَیٹَم بیٚیہِ وُچھ مےٚ اَلگ مزٕ اَتہِ تَوَے چھس بہٕ امہِ پؠٹھ کران یا یِم چہِ کٔرۍ مےٚ امہِ پٮ۪ٹھ ییتِیاہ چِیٖز آرڈَر بہٕ چھس مےٚ چھِ پُورٕ اُمِیٖد تُہۍ کٔرِو یِم مِیٲنۍ یِم تہِ مےٚ آرڈَر کٔرۍ تُہۍ أنِیو مےٚ بیٚیہِ یِم ٹایِمَس پؠٹھ تہٕ